ہیلو اَسلام علیکُم میم اَسہِ حظ کرے آ شُکُر رۄبَس کُن تُہۍ چھُ حظ ٹھیٖک میم اَسہ حظ کَرے یورٕ تُہٕنٛدۍ تُہۍ چھُ حظ یہِ سایکالَجِسٹ تُہۍ ؤنۍ تو میم تُہۍ چھُ حظ وٕنکٮ۪ن کٕلنِکَس پٮ۪ٹھٕے میم اگر تۄہہِ فو وٕنکٮ۪ن چھُنہ تۄہہِ فِرٛی تُہۍ ہیٚکہِ وا میٛٲنۍ کَتھ بوٗزِتھ وٕنکٮ۪ن میم مےٚ حظ چھِ تھوڑا پرٛابلِم یہِ مےٚ چھَنہٕ ننٛدٕر یِوان زیادٕ کِہینۍ بیٚیہِ حظ چھِ مےٚ پرٛابلِم یہِ مےٚ چھِ تھوڑا خوف ہیوٗ روزان آ بیٚیہِ حظ چھِ مےٚ کُنہِ کُنہِ چیٖزَس سۭتۍ حظ چھِ مےٚ زَن اوٚبسیشَن ہِش باسان مطلب صفٲیی کُن چھِ مےٚ زیادٕ تمِچ اوٚبسیشَن چھِ مےٚ گژھان یا کُنہِ ساتہٕ چھِ مےٚ ہُتھ پٲنۍ ڈیتھ ویتھ چھِنہ تِم اَچانَک تِم عجیٖب عجیٖب خیال یِوان یا ریلِجَنَس منٛز ریلِجَنَس ریلِوَینٛٹ چھِ مےٚ یِوان مَذہَبَس ریلِوینٛٹ چھِ مےٚ یِوان تِم غلط غلط بُرٕ بُرٕ خیال آ نَگیٹِو تھاٹٕز چھِ مےٚ یِوان بیٚیہِ حظ چھِ مےٚ یہِ کُنہِ ساتہٕ اچانَک سۄ پَلپٹیشَن ہِش گژھان مگر سُہ چھِنہٕ زیادٕ گژھان چھُ مَنٛز مَنٛز آ سۄ حظ چھِ مےٚ کُنہِ کُنہِ ساتٕے گژھن البتہ یہِ نںدٕر یِنۍ نہ یِنۍ یہِ خوف گژھُن یہِ حظ چھِ مےٚ کَنٹِنیوٗوٕے گژھان

اہن حظ یہِ حظ چھِ مےٚ کَنٹِنیوٗوٕے لگ بگ گژھان توتہِ وٕنہِ فِلحال نہ حظ نیوٗ نہٕ مےٚ میڈِسَن اَتھ خاص کِہیٖنۍ تُہۍ چھُوَ میڈِسَن دِوان تُہۍ چھُوا کَوسِلِنٛگ کَران اَتہِ تُہۍ ؤنِو تُہۍ چھُوا زیادٕ پرٛیفَر کَرَن اگر تۄہہِ کَوسِلِنٛگٕے کٔرۍ کَران چھُ تہٕ تیٚلہِ حظ کَرناو بہٕ أتی کَوسِلِنٛگ تۄہے نِش

میم وٕنکٮ۪ن چھِ تھوڑا ٹھیٖک ٹھیٖک ٹھیٖک میم ٹھیٖک ٹھیٖک میم تُہۍ اوٗرۍ چھَمےٚ اگر شُپیَن یِم بہٕ صُبحَس صُبحَس ہٮ۪کہٕ وٕ یِتھ صُبحَس ٲسِو نہ تُہۍ کٕلنِکَس پٮ۪ٹھ وٕنکٮ۪ن چھُ مےٚ تھوڑا مطلب وٕنکٮ۪ن ہٮ۪کو نہٕ یِتھ زیادٕ کینٛہہ بہٕ چھٮ۪س تھوڑا بہت آوُر وٕنکٮ۪ن میم ٹھیٖک حظ چھِ صُبحَس یِم بہٕ ٹھیٖک ٹھیٖک

اِنشاءاللہ چَلو میم ٹھیٖک حظ چھُ صُبحَس یِمو صُبحَس حظ یِم بہٕ حظ کَرٕ کوٗشِش صُبحَس یِنٕچ اِنشاءاللہ اَدٕ حظ اَدٕ حظ چَلو میم ٹھیٖک حظ چھِ چَلو شُکریہ اَدٕ حظ اسلام علیکُم اَدٕ حظ